اگر أسۍ کٲشِر لٮ۪نٛگویج ہِنٛز کَتھ کَرو کٲشِر لٮ۪نٛگویج چھےٚ لِٹرٛیچَرَس منٛز واریاہ استعمال یِوان کرنہٕ یَتھ منٛز اَسہِ مطلب کٲشِر چھےٚ کَشمیٖری زبان چھےٚ اَکھ تِژھ زبان یۄسہٕ سہل تہِ چھےٚ بولٕنۍ تہٕ سہل تہِ چھِ لیکھُن تہٕ سہل تہِ چھِ پَرُن کٲشِر زبان چھِ اَکھ تِژھ میٖٹھ زبان یۄسہٕ أسۍ پَنٛنہِ کٔشیٖرِ علاوٕ ہٮ۪کو نہٕ بیٚیہِ مطلب بیٚیہِ کُنہِ علاقَس منٛز استعمال کٔرِتھ کِہیٖنۍ یہِ کٔشیٖر کٲشِر زبان چھےٚ تِژھ زبان یہِ چھےٚ یِوان اَسہِ صِرف پنٛنٮ۪ن کٲشِر بایَن تہِ بیٚنٮ۪ن سمٕجھ وۄنۍ اگر أسۍ کٲشِر لِٹرٛیچرٕچ کَتھ کَرو یا کٲشِر کَشمیٖری پویِٹ مطلب پویٹرٛی ہِنٛز کَتھ کَرو یا تِمَن فارمَن ہٕنٛز کَتھ کَرو یَتھ منٛزٕ کہٕ کٲشِر آٹِسٹ آٹِسٹِک اٮ۪کٕسپرٛٮ۪شَن چھِ یِوان دِنہٕ تِمَن منٛز چھِ اگر أسۍ لِٹرٛیچرٕچ کَتھ کَرو گۄڈٕنٮ۪تھ اوس اَکھ ٹایِم تیُتھ کہِ اَکھ وَقت اوس تیُتھ کہِ یَتھ منٛز نہٕ أسۍ کٲشِر کِتاب ٲسۍ أسۍ سُکوٗلَن منٛز اٮ۪ویلیب مطلب دِستِیاب آسان کِہیٖنۍ نہٕ پَتہٕ تُل گورمٮ۪نٹَن تیُتھ اَکھ سِٹٮ۪پ کہِ یہِ کٲشِر کِتاب یۄس چھےٚ یہِ بنٲوٕکھ اَکھ کَمپَلسٔری کِتاب یہِ بنٲوٕکھ اَکھ کَمپَلسٔری سَبجکٹ ہر أکِس بَچَس خٲطرٕ گۄڈٕ ٲس یہِ آسان مِڈَل سُکوٗلنٕے تامَتھ پَتہٕ کٔرٕکھ اَتھ کٲم یہِ نیوٗکھ پَتہٕ ہایر سٮ۪کٮ۪نٛڈرٛی تام آز چھِ ٹٮ۪نتھَس تہِ یِوان کٲشِر پیپر کَڑنہٕ یا أمۍ اپور اگر أسۍ کَتھ کَرو تہِ تِتھ تِتھ مطلب کَشمیٖری پویٹٕز چھِ مہجوٗر چھُ یا مہجوٗرنہِ وغٲر تہِ چھِ واریاہ واریاہ غُلام حسن شاہ چھُ یا مطلب واریاہ واریاہ یِم چھِ یِمو کٲشِر پویٹرٛی لیچھمٕژ چھےٚ یا شیخ العالم چھِ شیخ نوٗرُالدیٖن ولی چھُ میٖر شَمَس الدیٖن عراقی چھِ یِم چھِ کیٚنہہ مشہوٗر تِم کَشمیٖری فیمَس پویٹرٛی یِمو کٲشِر پویٹرٛی لیچھمٕژ چھےٚ وۄنۍ اگر أسۍ بدل فامزَن ہٕنٛز کَتھ کرو کٲشِر کَشمیٖری آٹِسٹٕچ اگر أسی کَتھ کَرو کٔش کَشمیٖرَس منٛز چھِ تِتھ آٹِسٹ یِوان مناونہٕ یَتھ منٛز کٲشِر ڈرٛاما چھِ یِوان مناونہٕ تَتھ منٛز چھِ یِوان کٲشِرٮ۪ن پَنُن پَنُن رول دِنہٕ کٲشِر ڈرٛاما چھِ یِوان مناونہٕ یا کُن کانٛہہ فِلِم چھےٚ تِژھ آسان یَتھ منٛز أسۍ کٲشِر پٲٹھۍ رول چھِ ہٮ۪کان کٔرِتھ کانٛہہ ہِنٛدُستانٕچ فِلمہِ منٛز یا بالی وُڈ یا ہالی وُڈ فِلِم چھِ آسان تِمَن منٛز چھِ کٲشِر اَکھ رول یِوان دِنہٕ یہِ کٲشِر زبان چھےٚ واریاہ اَصٕل رول پٕلے کران چاہے سۄ پویٹرٛی ٲسِن چاہے سۄ لِٹرٛیچَر ٲسِن یا چاہے سۄ کٲشِر زبان ٲسِن وۄنۍ چھِ آز یِوان یوٗتاہ بَڑیو کٲشُہ مطلب کٲشُر کٲشِرکٲشِرُک بڑیو وٕنۍ یوٗتاہ کہِ وۄنۍ چھِ آزٕ پی جی تہِ یِوان کٲشِرِس منٛز کرنہٕ یا یوٗنِوَرسِٹیَن منٛز چھِ وٕنہِ اَصٕل پٲٹھۍ یہِ کٲشِر زبان چلان تَتہِ چھِ بٔڑۍ بٔڑۍ پرٛوفیسَر اَتھ کہٕ کٲشِرِس منٛز اَسہِ پَرناوان لیکھناوان پی جی چھِ اَسہِ کَرناوان تٔتھۍ درمیان ییٚلہِ أسۍ یہِ پران پران چھِ یا کٲشِر پویٹرٛی چھِ یِہوٚے میٖر شمس الدیٖن عراقی چھِ شیخ نوٗرالدیٖن ولی چھِ شیخ العالم چھِ مہجوٗر چھِ یِمو چھِ تِژھٕ تِژھٕ کٲشِر کٲشِرِس منٛز مطلب شٲعری کٔرمٕژ کہِ یَتھ واریاہ مَزٕ چھُ لگان پَرنَس وَنہِ چھِ ڈرٛاما چھِ یِوان کٲشِر پٲٹھۍ بناونہٕ اَتھ ڈرٛاماہَس منٛز چھِ واریاہ رول تہِ یِوان پٕلے کرنہٕ تہٕ مطلب واریاہ اصٕل اٮ۪کٕسپرٛٮ۪شَن چھِ أمۍ کٲشِر زبانہِ اَسہِ پٮ۪ٹھ ترٛٲومٕژ